ہیلو اَسَلام علیکُم ٹھیٖک چھُوا ٹھیٖک پٲٹھۍ تُہۍ چھُوا اَرجُمن میم بہٕ چھس ییٚمِس تاجالہ تنزیٖلَس چھس بہٕ مَدَر اَسہِ اوس گژھُن اوٗرۍ اَسہِ اوس گژھُن أمِس اوس مامتٕرِس بٲیِس خاندَر اَسہِ اوس توٗرۍ گژھُن سالَس وۄنۍ دِتو أمِس لیٖو دۄن ژورَن دۄہَن تِمَن چھُنہٕ تَتہِ تَتہِ چھِ تِمَن أمِس چھِ برونٛٹھٕے پَہمَتھ گژھُن نہ تہٕ تَتہِ چھِ تِمَن کٲم وٲم تہٕ وۄنۍ اوس أمِس برونٛٹھٕے پَہَم گَژھُن تہٕ وۄنۍ وۄنۍ کیاہ کَرو پَتہٕ پَرناوہون پَتہٕ پَرناوہون أسۍ گَری وۄنۍ یہِ چھِ بیٚیہِ پانہٕ تہِ وارِیاہ ذٔہیٖن پَتہٕ پَرناوہون أسۍ گَری پَتہٕ وۄنۍ پَرناوہون أسۍ تِمَن دۄہَن گَری تہٕ یِمَن دۄہَن تور گژھو وۄنۍ چھِ تور تہِ مَجبوٗری وۄنۍ کیاہ کَرَو نہ وۄنۍ وۄنۍ کٔرِو اَتہِ کینٛہہ وۄنۍ دِیِو دۄہَن یِمَن دۄن ترٛٮ۪ن دۄہَن دِی ہُس وۄنۍ لیٖو تِم تہِ گژھان وۄنۍ ناراض وۄنۍ اگر نہٕ سوزہون تہٕ تِم تہِ گژھن وۄنۍ ناراض وۄنۍ کیاہ کَرو تِمَن چھُ نظرٕ أمۍ سٕے پٮ۪ٹھ اَسہِ چھُ گژھُن تٔمِس چھُ أمِس چھُ دۄن ژورَن دۄہَن برونٛٹھٕے گژھُن وۄنۍ کیاہ کَرو اَدٕ تیٚلہِ ؤنِو تُہی تیٚلہِ دِیوٗ دوٚنۍ تیٚلہِ دی ہُس دۄن دۄہَن تہٕ اچھا تُلِو وۄنۍ دی ہُس تیٚلہِ دۄنٕے دۄہَن تہٕ تُلِوٕ اچھا تُلِو اَسَلام علیکُم